بہٕ چھَس اَتھ کَتھِ سۭتۍ واریاہ زیادٕ ایٚتفاق کران زِ ہسٹری ہٕنٛز اِمپارٹینٕس چھِ واریاہ اَسہِ پَزِ پَننٮ۪ن بَچن نیکٕسٹ یِنہٕ واجین جینریشن چھِ تِمَن ہِسٹری پَرناوٕنۍ تِکیازِ ہَسٹری سۭتۍ چھِ اَسہِ پٔتِم پوٚت کال پَتھ نَنان یہِ چھُ اَسہِ نَنان زِ أسۍ کَتہِ پٮ۪ٹھ چھِ آمٕتۍ سون بیک گروُنڈ کیاہ چھُ تہٕ اَسہِ برونہہ کُنَتھ فوٗچُرَس منٛز اِنہٕ وٲلِس ٹایمَس منٛز کیاہ پَزِ کرُن ہِسٹری چھِ اَسہِ دِوان نولیج پٔتمین لوٗکن ہٕنز تمو کِتھ پٲٹھۍ چھِ پَنٕنۍ زِندگی لایف گُزٲرمٕژ تہٕ اَسہِ کِتھ پٲٹھۍ چھِ یِنہٕ وٲلِس فوٗچرَس منٛز لایف گُزارٕنۍ اَسہِ پَزن پَنٕنین بَچن ہِسٹری ہٕنز دٔلیٖل تہِ ونہِ تِکیازِ تِم روزن ایویر سون پَتھ کال کیاہ اوس تہٕ برونہہ کُن کیاہ چھُ ہِسٹری چھ سانہِ لایفہِ ہُند اکھ اَہم کِردارُک ادا کران ییٚمہِ سۭتۍ أسۍ برونہہ کُن ییٚنہٕ وٲلین چیلینجن ہُند برونٹھٕے چھُ یہِ پَتہ کران زِ اَتھ چیلینجَس کِتھ پٲٹھۍ چھِ اَسہِ مُقابل کَرُن